السلامُ علیکُم ہے ہے ٹھیک چھُو حظ صحت چھِ حظ ٹھیکھٕے ے اواہ ٹھیک ٹھیک اور چھا گَھرٕ خٲرٕے پانہ چُھکھا ٹھیک ہے شُرۍ چھا ٹھیک ون سا سٲنۍ یِم سوٚنۍ چھا ٹھیکھٕے ہے سٲنۍ یِم سوٚنۍ چھا ٹھیک ؤنو حظ کٔرو حظ حُکمہ خاندرٕچ حظ نا حظ وٕنے پیالس تراونے تہٕ تِمو کیاہ وۄنٕے ژےٚ تِمو کیاہ حظ وۄنٕے ژےٚ نہ حظ پیالس تھاوو ترٲوتھ حظ اَسہ تھوٚو مشور کٔرتھ تمی دۄہ کَرو اتھ مُتعلق تہِ کَتھ تہٕ کَرو وار کار یہِ ہسا یہِ سات نام تہٕ یہِ ہسا یہِ اواہ یہ مۄکلاوٕی وۄنۍ یتھ حظ چُھ دۄہ کھۄتہٕ دۄہ گژھان درٛۄجر اتھ چُھ دۄہ کھۄتہٕ دۄہ گژھان درٛۄجر تہٕ وۄنۍ گو یہِ ہسا یہِ تِم تِمن کَر چُھ یِتھ کٲٹھۍ یہِ ہسا یہِ پٕلان خاندرُک آز گوٚو آز گوٚو جون تِمن کَر چُھ نہ حظ مےٚ چُھ زِیوٹھٕے پہمتھ یہِ ما گَژھہ ہور یہِ ہسا یہِ اَگستس منٛز مےٚ چُھ نا گۄڈ مےٚ چُھ نا گۄڈٕنِکُے یہ بہٕ اوُسس دپان یہِ ہسا یہِ یتھ پیٹھ دِم بہٕ یہِ ہسا یہِ یہِ چُھ گۄڈٕنِکُے تہٕ ہُمن پٮ۪ٹھ کَرٕ بہ پَتہٕ کَمٕے پہمتھ آ بے تھٲے زٮ۪س نہ حظ مے چُھ زِیوٹھٕے پہمتھ کَرُن تہٕ تِمن ؤنۍ زِ ژٕ یہِ تِمن ؤنۍ زِ ژٕ یہِ دٔپہِ زٮ۪کھ تٔمَس چُھ یہِ گۄڈٕنِکُے تہٕ یہِ چُھ زِیوٹھٕے پَہمتھ کَرُن تہٕ بے تھٲ بے تھٲزِ یہِ ہسا یہِ تِمن ؤنِتھ یہ داج واج یہِ ہسا یہِ مہٕ ٲسیٚو ژھانڑان تِم تِم ما چِھ داج داج واج ژھانڑان تِمو ما وۄنٕے کینٛہہ وۄنۍ یِنہ تِم پگاہ داج واج کُنہ دِن ڈِمانڑ تہٕ تِکیازِ تُۄہہ چُھ یَوٕ ووٚنمُت پَننہِ زبٲنۍ ہے تٔمھ ہسا دوٛپ گوبرٕ مٲلۍ نہ سا میٲنِس گھرس منٛز گَژھہِ نہٕ کہیٖنۍ واتُن صرف کوٗر آ تِمن سۭتۍ تھٲزیو تُہی یہِ یہِ ہسا یہِ تُہی سمکھِ زیٚو اگر تُۄہہ توٛتۍ تہِ پیوٕ گَژھن تِمن تھٲزیو تُہی یہِ ؤنِتھۍ دٔپہ زِیٚکھ یِتھ کٲنٹھ یہِ نہٕ پگاہ آسہ پَتہ پگاہ چُھ پَتہ أتھۍ پیٹھ بنان مَسلہ نا نہ نہ ژٕ تِمنی چُھنا یُن ژٕ وَن تِمن ژٕ تھاو تِمن سۭتۍ گۄڑٕ مشوَرٕ کٔرتھ پَتہ کٔژ نَفَر یِن تِم پیالس تراونہِ مےٚ تہِ چِھ یورٕ تَیٲری کَرٕنۍ مےٚ تہِ چُھ أکس بیٚیس پرٛژھُن نا حظ مےٚ چُھ کَ نا مےٚ چُھ پَتہ یہِ کَرو ژھٛوٹٕے ژٕ وٕچھ تِم کٔژ نَفر یِن تورٕ بہٕ کَرٕ تِہندِ خٲطرٕ انتظام بیٚیہِ ما آسن مےٚ ییٚتہ کینٛہہ پَنٕنۍ یِم بیٚنہ ویٚنہ بٲے وٲے چِھ تہٕ پتہ کِرٕ بہ خاندر چُھ مےٚ پتہ زیوٹھٕے پہمتھ حظ کَرُن اچھا اواہ ا امہِ سۭتۍ چِھ یِم غریب کوٗرِ پِتہ بِچارِ پگاہ یہِ ہسا یہِ گژھان اچھا اہن حظ آ تُہی تھٲزیو یِمن ؤنِتھ یہِ تہٕ پرواے چُھنہ کینٛہہ انشاء اللہ یا سا یہِ یہِ چُھ جون چلان وۄنۍ چھِ وارٕ کار عید تہٕ عیز پَتہ یہِ ہسا یہِ تراون تِم وار کارٕ پیالس تہِ کٔژ نَفَر یِن مےٚ تھٲزٮ۪و تُہی ؤنِتھ یہِ چِھ گۄڑٕ خۄدایس ذِمہٕ دٲری تہ آ تمہِ پَتہ یہِ ہسا یہِ چَھو تۄہہ تہٕ تُلِو حظ پُشرٲیو خۄدایس تیٛلہِ

تُہی تھٲیو تِمن سۭتۍ تُہی تھٲیو تِمن سۭتۍ مشوَرٕ کٔرتھ حظ تہٕ مے ؤنۍ زیو تُہی پَتہٕ تُلِو تُلِو سا بِہو خۄدایس حوالہٕ